اگر بہٕ کتھ کَرٕ مےٚ کٕم چھِ خۄش گَژھان ساروی کھۄتہٕ خۄش وٲڑ کٕم لفظ چھِ مےٚ کٲشر پٲٹھۍ لَگان تہٕ مےٚ چھِ گوٚو تمو مَنٛز چھ گۄڈنیٚتھٕے مےٚ چھ چون یاد یِوان کیازِ کہ یہِ چھُ مےٚ اَوٕ موٗجُبَن خۄش گژھان کیازِ کہِ مےٚ چھِ اکھ یہِ کَ بابی سۄ حٕظ چھِ اَسہِ أنۍ مٕژ سۄ چھِ ییٚتہِ نیٚبرِم تہٕ ییٚلہِ سۄ وَنان چھَ نہَ مےٚ چھِ چون یاد یِوان مےٚ چھُ سُہ واریاہ خۄش گژھان تمہِ سُنٛد وَنُن واریاہ زیادٕ خۄش بیٚیہِ حٕظ چھ مےٚ گژھان خۄش وَنُن کِہیٖنۍ چھُ نہٕ پَرواے ییٚلہِ تہِ أسۍ کُنہِ مُصیبَتَس مَنٛز مُشکِلَس مَنٛز آسو تہٕ مےٚ چھُ مول موج تمہِ ساتہٕ وَنان ہر وِزیٚن وَنان کِہیٖنۍ چھُ نہٕ پَرواے پُشراو خۄدایَس بیٚیہِ چھِ مےٚ ییٚلہِ بہٕ گَرٕ چھَس نیران تہٕ مےٚ چھُ بٕڈبَب وَنان نیر خۄدایَس حَوال ہَمیش چھُ مےٚ یہِ تہٕ یِم یِم وٲڑ یِم اَلفاظ چھِ مےٚ واریاہ زیادٕ خۄش گَژھان بہٕ چھَس کَران واریاہ زیادٕ واریاہ زیادٕ فخر کہِ مےٚ چھُ کٲشُر تَگان بولُن کیازِ کہِ بہٕ چھَس اکھ کٲشٕر کوٗر تہٕ مےٚ چھ کٲشٕر زَبان یہِ چھِ اَسہِ مادُری زَبان یہِ چھِ اَسہِ پَنٕنۍ زَبان تہٕ بہٕ چھَس واریاہ زیادٕ فخر کَران کہِ مےٚ چھِ تَگان یہِ بولٕنۍ کیازِ یِم سون کٲشریٚن ہُنٛد کتھ کَرنُک طریق وۄتھنُک بیٚہنُک طریق مَطلَب سُہ چھُ سان واریاہ زیادٕ خوٗبصوٗرت واریاہ زیادٕ اصل واریاہ زیادٕ بہتریٖن اَوٕ موٗجُب چھَس بہٕ واریاہ زیادٕ یہِ فخر کَران